ہیٚلو اَسلامُ ہیٚلو اسلام علَیکُم ہے جان صٲب ٹھیٖک چھِ حظ ایٚحسان ٲں کَتہِ چھُو اَز آہَن حظ بہٕ چھُس ایجنٹ نا ییٚمہِ کَمپٕنی کَمَل والیٚن ہٕنٛز تُہۍ چھِو نا ہول سیل وٲلۍ آ تہٕ اَگر تُہۍ یِم اَیِٹَم رٔٹِو کیٚنٛہہ کَمپٕنی ہٕنٛز بہٕ دِمو تۅہہِ اَصٕل مارجَن حظ اَتھ منٛز مےٚ چھِ تمام یِمہٕ مصالہٕ لیٚدٕر چھِ بٲدِیانہٕ چھُ بِیٚیہِ چھِ یہِ رۄنٛگ چھُ دالچیٖن چھِ ٲلہٕ چھِ

تۅہہِ ییٚمہِ لٹہِ وُہ پٔرسَنٹ دِمو تۅہہِ مارجَنَس اَہَن حظ اَوا کیٛازِ نہَ حظ اَسہِ چھِنا پانَس سٟتۍ یِوان یہِ زیادَس مٔلۍ نہَ تَمہِ موٗجوٗب اَسہِ تہِ گژھِ پانس بچُن کیٚنٛہہ تہٕ تَمہِ موٗجوٗب مےٚ کوٚر فون تۅہہِ کہِ اَگر تُہۍ سُہ مٔشرٲوِو سٲلِم اَیِٹَم چھِ مےٚ نِش تہٕ اَتھ چھُ یِتُے زیٛادٕ اَتھ چھِ کَسٹٕمَر یِہَے رِیٹ تہٕ ہے آ کَمَل والیٚن

اَکھ چھِ یہِ بٲدِیانہٕ چھُ رۄنٛگ چھُ لیٚدٕر چھِ بِیٚیہِ چھُ تیٖل چھُ تیٖل چھِ واریاہ قٕسمٕکۍ کَسٹہٕ دارا تیٖل چھُ اَہَن حظ بِیٚیہِ وِی وِی برٛانٛڈ چھُ وی برٛانٛڈ تیٖل چھُ گولڈَن چھُ ہُہ تہٕ یہِ اَہَن حظ تیٖل تہِ دوٚپمُو تۅہہِ تیٖل تہِ چھِ تتھ منٛز واریاہ قٕسمٕکۍ اَہَن سا اَوا بِیٚیہِ چھِ ریٹ تۅہہِ دِمہو وُہ پٔرسَنٛٹ دِمہو تۅہہِ اَتھ یَتھ تہٕ اَہَن سا اَوا اَہَن سا اَوا لیٚدٕر تہِ چھِو بٲدِیانہٕ چھِ رۄنٛگ چھِ دال چیٖن تہِ چھِ

ؤلِو بہٕ کَرو أمِس کَتھ تیٛلہِ تہٕ اگر تٔمۍ ووٚن تہٕ بہٟ کَرہو تۅہہِ کال تُہٕنٛدِ خٲطرٕ اگر گوٚوٕ تۅہہِ سُہ یہِ صحی تہٕ ٹھیِٖک چھُ تیٚلہِ بہٕ وَنہٕ تیٚلہِ پٍنٛژٕہَن منٛز کوٚر أمِس تۅہہِ چھُوا تۅہہِ کیٛاہ کیٛاہ چھُ کُس کُس اَیِٹَم چھُ نِیُن حظ اَچھا چَلو ٹھیٖک اَہَن سا آ اَوا اَوا اَسہِ کوٚتَن چھُ یہِ یُن دُکان کوٚتَن چھُو تۅہہِ اَسہِ کَتھ جایہِ چھِ اَچھا اَدٕ حظ اَچھا گوٚو تۅہہِ چھُو کۄلگامہِ تہِ نا اَچھِ اَچھا اَچھا اَچھا چَلو کیٚنٛہہ چھُنہٕ پَرواے بہٕ کَرو تۅہہِ کال تَتھ ٹَایِمَس ٹھیٖک چھُ حظ تُلِو تُلِو